اَو آ ہٕنٛہ اَہَن حظ أمِس کیٛاہ حظ چھُ أمِس کیٛاہ حظ چھُ اَدٕ حظ اَدٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ